اَسلام علیکُم ورحمتہ اللہ وبرکاتہٗ یَتھ پروڈَکٹس سۭتۍ مےٚ نَگیٹِو رِویو چھُ سُہ چھُ ویٖڈیو کان واشنگ مشین یۄس اَسہِ ژور ؤری برۄنٛٹھ اَنے یۄس اَسہِ وُہَن ساسَن رۄپین پیٚیہِ مَگر یہِ چھِ سۄ واشنگ مشین یۄس واریاہ پاور نِوان چھِ اَمہِ خٲطر اوٚن اَسہِ اَتھ خٲطرٕ اوٚن اَسہِ ٹرانسفارمر تہِ تَمہِ سۭتۍ تہِ گیے واریاہ پرابلِم سُہ تہِ پیٚوو اَسہِ واریاہَس سُہ پیٚوو اَسہِ پانٛژھن ساسَن یہِ چھُ واریاہ پاور نِوان یہِ چھُ شور تہِ واریاہ کَران اَتھ چھُ یُس اَسہِ یُس اَتھ بیاکھ بَٹُن چھُ سُہ بَٹُن چھُ واش کرنہٕ خٲطرٕ آسان سُہ چھُ نہٕ اَصٕل پٲٹھۍ کٲم کران کِہینۍ اَمہِ سۭتۍ گیے واریاہَن تہِ برابلِم کیازِ کہِ یہِ چھِ شور تہِ کران اَمہِ سۭتۍ گیے اَسہِ ہمساین تہِ پرابلِم یہِ چھُ واریاہ جگہہ رَٹان یَتھ منٛز پَتہٕ سمان تھاونَس منٛز دِکت چھِ گژھان یہِ یٔمۍ کٔر أسۍ واریاہ پَریشان اَتھ چھُنہٕ اَتھ چھُ بیاکھ بَٹُن آسان یۄس پَلو چھُ پَتہ یہِ سورُے آب چھُ نٮ۪برکران سُہ چھُنہٕ اَصٕل پٲٹھۍ چلان اتھ کِہیٚنۍ سُہ چھُ واریاہ ٹایم کھٮ۪وان مَگر چلان چھُ پَتہٕ لیٹ مَگر توتام چھُ واریاہ پرابلِم کران سُہ چھُنہٕ اَصٕل پٲٹھۍ چلان اَتھ کِہیںۍ ییٚمہِ ساتہٕ یہِ واشِنٛگ مِشیٖن بنٛد چھِ گژھان یہِ چھِ تَمہِ ساتہٕ واریاہ شور کران یِہوے نَگیٹِو رِویو چھُ اَسہِ اتھ خٲطرٕ یہِ چھُ نہٕ اَصٕل مِشیٖن کِہینۍ